سلامُ علیکُم آ تُہۍ چھِو حظ سمیٖر احمد اَچھا أسۍ حظ چھِ اَخترحُسین حظ تُہۍ چھُو یِم حظ ڈرٛایوَر حظ آ تُہۍ چھُو حظ یَتھ جٔیٚمِس ویٚمِس پَکان حظ اَچھا ٹھیٖک ایکچوٗٔلی یہِ پرسوٗ گٔیاس نا نٮ۪بر حظ تَرُن جوٚم حظ اَہَن حظ آ آ اَسہِ حظ اوس یہِ کِراے وِراے کۭژاہ چھِ اَچھا پنٛداہ شَتھ

آ لَگ بَگ اَچھا سریٖنگر ترٛےٚ ہتھ اگر پُلوام پُلوامہ ٹُو جموں پنٛداہ شَتھ پُلوامہ ٹُو پُلوامہ ٹُو اننت ناگ پانٛژھ ہَتھ اَچھا سُہ پلواما ٹوٗ سریٖنگر ترٛےٚ ہَتھ رۄپیہِ اَہَن حظ آ آ آ اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا تُہۍ ؤنۍتَو مےٚ یہِ اَکھ چیٖز پُلوامہِ کَتٮ۪تھ چھُو تۄہہِ نیران حظ اَچھا پُلوامہِ مین چوکَس مَنٛز اَچھا اَسہِ حظ چھِ پگاہ کٲلۍ کٮ۪تھ حظ أسۍ چھِ زٕ ترٛےٚ نَفر حظ اَچھا ٹھیٖک تُہۍ چھُو نیران أتۍتھٕے پٲنٛژِ بجہِ ٲسۍوا تُہۍ ہُشیار اَچھا ترٛواہ شتھ گوٚو فاینَل وۅنۍ اَچھا ٹھیٖک تُہۍ چھُو نیران أتۍ راجپورِ چوکَس نِش پُلوامہِ آ اَچھا ٹھیٖک چھُ ٹھیٖک چھُ أسۍ أسۍ تَرَو اِنشاء اللہ کٲلۍکٮ۪تھ حظ پگاہ نہٕ کیٚنٛہہ کالۍکٮ۪تھٕے تَرَو تۄہہِ کَرہو آ پگاہ شامنٕے فون کالے تھاوَو تۄہہِ بہٕ ؤنِتھ ٹھیٖک ٹھیٖک چھُ آ ٹھیٖک حظ چھُ اَچھا چلو تیٚلہِ بہٕ کَرو تۄہہِ تَمہِ دۅہ صُبحن فون ٹھیٖک چھا اَچھا اَچھا بِہِو